أسۍ چھِ واریاہ رؠوٲجی تِہوہار مَناوان یَتھ منٛز اکھ ورسہٕ چھُ ۄرسک دۄہ چھِ أسۍ پنٕنؠن رِشتہٕ دارن دعوت کران تہٕ تِم چھِکھ أسۍ واریاہ اَصٕل پٲٹھۍ کھؠوناوان تہٕ چاوناون بیٚیہِ چھِ أسۍ اَمہِ دۄہ زیارتس پؠٹھ گژھان بیٚیہِ چھِ أسۍ امہِ دۄہ مسجد پاکن منٛز وازو تبلیٖخ لاگان بیاکھ روٲجی تِوہار چھُ عیٖد مِلاد ییٚمہِ دۄہ أسۍ سٲری چھِ زِیارتس پؠٹھ کھسان بیاکھ سون رِوٲجی تہوہار چھُ اگر نہٕ روٗد پیٚیہِ کینٛہہ تہٕ أسۍ چھِ بنٛڈار کَران یتھ منٛز أسۍ مایر یا چاروٲے ماران چھُ بیاکھ چھُ اگر زیادٕ روٗد پیٚیہِ تہٕ تمہِ دۄہ تہِ چھِ أسۍ بنٛڈار کَران یتھ منٛز تہِ أسۍ یِہے مایر تہٕ چاروٲے ماران چھِ